أسۍ چھِ گاندَربَل حظ بَسان اَسہِ چھِ پیٖرزادہ محمد مقبوٗل ناو اور وٕنۍکٮ۪ن کٮ۪ن جَوانَن متعلق وَنہٕ بہٕ ییٖژہان کہِ پٔرِتھ لیکھِتھ بَچہِ چھِ وٕنۍکٮ۪نَس تمام بیکار ییٚمہِ کِنۍ زَن دَپ تِم پَتہٕ بُرٕ کامٮ۪ن ہٕنٛدۍ شکار چھِ گژھان ڈرٛگٕز وَگٕز چھِ تِم کَران تِمَن چھِ گَرِ تہِ بَچارَن آسان پریشٲنی اور نیران نٮ۪بَر تَتہِ تہِ چھِ آسان پریشٲنی تِمَن یِہٕے کہِ أسۍ چھِ بیکار یوٗتاہ پٔرِتھ لیکھِتھ مول موج کیٛاہ چھُ تِہِنٛدِ خٲطرٕ کَران اور پَتہٕ کیٛاہ چھِ تِم بَچہِ کَران تِم چھِ ڈرٛگسٕکۍ شِکار گژھان اور تِمَن تِمَن کامٮ۪ن چھِ تِم لگان کہِ پَتہٕ چھُ خۄدہٕے حٲفظ آسان اور بار بار چھِ گورمٮ۪نٛٹ یی وَنان کہِ پَتہٕ یِم ہَسا چھِ کَران غلط کامہِ مگر مجبوٗر چھِ کَرناوان یِمَن وٕنۍکٮ۪نُک وقت کیٛازِ پٔرِتھ لیکھِتھ ییٚمہِ ساتہٕ یوٗتاہ پَران لیکھان سُہ چھُ پَتہٕ آسان پَتہٕ بِچارٕ ڈِپرٛشَنَس منٛز تہِ اور ڈِپرٛشَنَس منٛز تہِ چھُ پَتہٕ تِم تِم نَشہِ سُہ کَران کہِ ناقٲبلہِ بَرداش چھُ آسان اور مول موج تٔمۍ سُنٛد ہمیشہِ پَتہٕ پَشتاوان مےٚ کیٛازِ پَرنایٛاو یہِ کیٛازِ نٔتیٖجہِ چھُ وٕنۍکٮ۪نَس نیران واریاہ خراب تَمِکۍ